اسلام علیکُم وعلیکُم سلام اَہَن حظ اَچھا وَلہٕ حظ بَنہِ حظ اَہَن حظ آ وَلہٕ حظ بَنہِ حظ کیٚنٛہہ نہَ حظ چھُنہٕ اَدٕ حظ ٹھیٖک چھُ اَسہِ ؤنۍزیٚو کَتٮ۪س چھُ ترٛاوُن تہٕ کَتھ جایہِ أسۍ کَرو